وعلیکُم السلام اَہَن حظ آ آ اَچھا اَدٕ حظ بَنہِ حظ سَتھ ساس ٲٹھ ساس حظ وَلہٕ حظ تۄہہِ کَرہو رۄپیہِ سا پانٛژھ شےٚ ہَتھ کَم اَدٕ حظ ٹھیٖک چھُ